اَلسَلامُ علیکُم تُہۍ کَتہِ حظ چھُو مےٚ ووٗت واریاہ ٹایم ییٚتیٚن پرٛاران تُہنٛز ٲں ایٚگزیکٹہٕ لوکیشَن کیٛاہ چھِ وُنکٮ۪ن تہٕ کوٗتاہ ٹایِم لَگوٕ تۄہہِ